کٔشیٖر منٛز اگر أسۍ گِنٛدنٕچ درۄکنٕچ کَتھ چھِ کَران تہٕ تَتھ چھُنہٕ برونٛٹھ چھِ ٲسۍ مٕتۍ کٔشیٖر ہِنٛدۍ لُکھ زیادٕ تَر مطلب تِم چھِ ٲسۍ مٕتۍ مَزٕ تُلنہٕ خٲطرٕ کانٛہہ تہِ گیم گِنٛدان جیسے سَزلونٛگ چھِ ٲسۍ مٕتۍ گِنٛدان سَتھ کترٕ چھِ ٲسۍ مٕتۍ گِنٛدان سُہ ایٖکو چھِ ٲسۍ مٕتۍ گِنٛدان تہٕ تِمَن چیٖزَن چھُ تِم چھِ ٲسۍ مٕتۍ سُہ اِتھَے کٔنی سُہ مَزٕ تُلنہٕ خٲطرٕ گِنٛدان یا وقت گُزارنہٕ خٲطرٕ گِنٛدان لیکِن اگر أسۍ آز وٕچھو کٔشیٖر منٛز کیاہ چھُ کٔشیٖر منٛز یُس گِنٛدنُک یہِ چھُ الگ اَکھ کانسیٚپٹ آمُت اَتھ چھُ آز چھِ کٔشیٖر منٛز لُکھ یہِ سپوٹٕس یا یَتھ زَن أسۍ وَنان چھِ گِنٛدُن دروکُن یِم چھُ یِمو چھُ آز یہِ ایز اےٚ پروفیٚشَن اَپنوومُت یعنی یِم چھِ یَژھان أتھۍ منٛز پَنُن پَنٕنۍ کٲرگٔری ہاوٕنۍ جیسے کہِ أسۍ چھِ ییٚتہِ کٔشیٖرِ منٛز چھِ گِنٛدان کِرکٹ چھِ گِنٛدان یا کھو کھو چھِ گِنٛدان یا والی بال چھِ فُٹ بال چھِ گِنٛدان کٔشیٖر منٛز کیاہ چھُ کٔشیٖر منٛز کوٚر یِمو واریاہ زیادٕ یُس سپوٹٕس کمنِٹیٖز چھِ یا سپوٹٕس یِم سپوٹٕس اِنسٹِٹیوٗشَنٕز چھِ یِمو کیاہ کٔر سپوٹسٕکۍ اِدارٕ یِم چھِ یِمو کیاہ کٔر یِمو کٔرۍ نَو نَو گیم گیمہٕ ایجاد یِمو کٔر نٔوۍ نٔوۍ چیٖز ایٖجاد اَتھ منٛز تہٕ یِم زَن ییٚتِکۍ نوجوان چھِ یِمَن ووٚنکھ زِ تُہۍ یِیِو اَسہِ کُن تُہۍ کٔرِو سہَ یہِ سپوٹٕس یُس چھُ یا یہِ گِنٛدُن چھُ یہِ بَنٲیِو تُہۍ پَنٕنۍ أتھۍ أتھۍ منٛز بَنٲیِو تُہۍ پَنُن لایِف یا پَنُن کٔریَر یا پَنُن أسۍ وَنو کَماونُک ذٔریعہِ بَنٲیِو تُہۍ یِہے تہٕ أزیُک کٔشیٖرِ منٛز چھِ یِم کٲشِر چھِ یِمَن چھُ آز کَل واریاہ زیادٕ مطلب یِم چھِ أسۍ کٲشِر چھِ اَصٕل پٲٹھۍ مطلب اَتھ منٛز اِنوالو گٔمٕتۍ أسۍ کٲش کٔشیٖر ہِنٛدۍ لُکھ چھِ مطلب ییٚتہِ چھِ کھو کھو تہِ گِنٛدان ییٚتہِ چھِ کِرکٹ تہِ گِنٛدان کَماونُک یُس چھُ یہِ ذٔریعہِ بَنومُت ییٚتہِ یا برونٛٹھ چھِ ٲسۍ مٕتۍ سَزلومگ گِنٛدان برونٛٹھ چھِ ٲسۍ مٕتۍ یِم باقٕے یِم گِنٛد کھیلہٕ گِنٛدان مگر آز چھِ تِم کینٛہہ آز چھِ نَوِ نَوِ آمژٕ زَن کِرکٹ چھُ اَتھ کِرکٹَس مُتعلِق چھُ زیادٕ لُکَن منٛز یُس یہِ جنوٗن چھُ سُہ چھُ زیادٕ لُکھ چھِ ییٚتِکۍ لٔڑکہٕ یِم زَن چھِ یا کورِ چھِ یِم چھِ واریاہ زیادٕ کِرکٹ گِنٛدان یا فُٹ بال چھِ گِنٛدان یِم چھِ یَژھان یہِ پَنُن کٔریر بَناوُن یِم چھِ یَژھان پنٛنہِ زندگی منٛز یِہے برونٛٹھ پَکناوُن اَمے ذٔریعہِ شہرت کَماوٕنۍ اَمے ذٔریعہِ یُس زَن کہِ اَمے ذٔریعہِ چھِ یِم یَژھان پَنٕنۍ پہچان بَناوٕنۍ تہٕ واریاہ اگر أسۍ وٕچھو واریاہ کِرکٹر چھُ یا واریاہ یِم زَن ییٚتِکۍ لٔڑکہٕ کورِ چھِ تِم تِم بَنییہ تِمو کٔر اکھ اکھ معیار کوٚر تِمو پنٛنہِ خٲطرٕ مُقرر زَن کہِ وٕچھان چھِ أسۍ ریٖسنٛٹلی ٲس جاسیا اختر چھِ تٔمِس گٔے آی پی ایلَس منٛز سِلٮ۪کشَن یا وہ سُہ یُس بیٛاکھ اوس رسوٗل اوس تٔمِس ناو پرویز رسوٗل تِمَن گٔے آی پی ایلَس منٛز سِلٮ۪کشَن تہٕ اِتھَے کٔنی اِتھَے کٔنی چھِ واریاہ تِم لوٗکھ یِمن زَن یِم زَن یا نادِیا نِگہَت چھِ سۄ چھِ فُٹ بالٕچ فُٹ بال ییٚمہِ بیک گراوُنٛڈٕ ہٕنٛز تہٕ أسۍ چھِ وٕچھان کہِ تِمن تہِ چھُ کٲفی زیادٕ یُس زَن وَنو أسۍ یِمو چھُ یہِ پَنُن اَکھ پیشَن بَنومُت تہٕ چھُ تہِ ضوٚروٗری گِنٛدُن درۄکُن تہِ چھُ ضوٚروٗری کیازِکہِ امہِ سۭتۍ کیاہ چھُ اَمہِ سۭتۍ چھُ اَسہِ صحت تہِ روزان ٹھیٖک تہٕ امہِ سۭتۍ چھُ اَسہِ یُس زَن کہِ پریشٲنی چھِ آسان کٲنٛسہِ یا کٲنٛسہِ چھُ آسان کانٛہہ دُکھ یا کٲنٛسہِ چھِ آسان کیٚنٛہہ کیٚنٛہہ کانٛہہ پریشٲنی یۄس زَن تٔمِس سَتاوان چھِ آسان تہٕ امہِ سۭتۍ کیاہ چھُ امہِ سۭتۍ چھُ زَن تَتھ منٛز سۄ راحت ہِش مِلان کہِ اِنسانَس چھُ نہٕ روزان سُہ دٮ۪ماغ اوکُن کینٛہہ کہِ مےٚ ہَسا چھُ وۄنۍ یہِ پریشٲنی چھم یہِ تکلیٖف چھُم تہٕ وَنۍ کیٛاہ کَرٕ بہٕ نہ امہِ سۭتۍ چھُ امہِ سۭتۍ چھُ سۄ راحت ہِش مِلان کہِ نہ چلو ٹھیٖک چھُ چھِ سٲری چیٖز مگر کینٛہہ چھُ نہٕ پَرواے سورُے گژھِ ٹھیٖک تہٕ دٔیِم کَتھ کہِ یُس زَن یہِ ایز اےٚ کٔریر اَپناوُن یعنی اَمہ اَمہِ زَن یہِ پَنُن یۄس زَن پہچان بَناوٕنۍ چھِ سُہ چھُ واریاہ اَصٕل کیازِکہِ یہِ چھُ اَکھ ایٚنٹَرٹینمیٚنٹُک ذٔریعہِ تہِ تہٕ بیٚیہِ صحتَس منٛز روزنُک تہِ اَکھ ذٔریعہِ